بہٕ اوسُس لۄکچار پٮ۪ٹھٕے گَرِکٮ۪ن ہٕنٛز کَتھ مانان کیٛازِکہِ کُنہِ پھِرِ ٲسۍ گَرِکۍ اَصٕل کَتھ تہِ وَنان کُنہِ پھِرِ چھِ گَرِکۍ وَنان سُہ کَتھ تہِ یُس نہٕ ٹھیٖک چھا باسان کیٚنٛہہ مگر مےٚ اوٚنُکھ گَرِکٮ۪و فون تہِ مےٚ اوٚنُکھ گَرِکٮ۪و کَمپیٛوٗٹَر تہٕ مےٚ اوٚنُکھ لیپ ٹاپ تہِ مطلب یُس مےٚ چَلو لیپ ٹاپ تہِ اوسُم کَمپیوٗٹَر تہِ چھُم تہٕ فون تہِ چھُمے یہِ چھُ کامَنلی کَتھ کہِ فون کَمپیوٗٹَر چھ آسانٕے گَرَس منٛز یا لیپ ٹاپ تہٕ تمہِ باؤجوٗد اگر مےٚ کانٛہہ مَسایِل یہِ فونَس منٛز یا لیپ ٹاپَس منٛز یا بیٚیہِ کُنہِ چیٖزَس منٛز یُس تہِ یَتھ تہِ ٹیٚکنِکَل اِشوٗ یِیے مےٚ یا ڈِسپٕلے اِشوٗ یا کانٛہہ تہِ چارجِنٛگ وارجِنٛگ کیٛاہ فونَس منٛز کیٛاہ کیٛاہ چھِ آسان یا لیٚپٹاپَس منٛز کانٛہہ تہِ اِشوٗ یِیہِ ہے مےٚ بہٕ اوسُس کَران گَرِکٮ۪ن سۭتۍ کَتھ بہٕ اوسُس دَپان تِمَن یِتھٕ پٲٹھۍ چھِ دٔلیٖل کیٛازِکہِ بہٕ اوسُس نہٕ پانہٕ پۅنٛسہٕ زینان کیٚنٛہہ کہِ بہٕ کَرٕناوہا پانہٕ ٹھیٖک پَتہٕ ٲسۍ گَرِکٮ۪ن چھُ پٮ۪وان ضروٗری وَنُن کیٛازکہِ گَرِکی دِن پۅنٛسہٕ تہِ وُچھان پانہٕ اِنسان زینان کِہیٖنٛۍ پَتہٕ کَماوِ پَتہٕ کَرِ پانے ٹھیٖک پَتہٕ ہیٚیہِ نہٕ گَرِکیٚن ہُنٛد مَشورٕ کِہیٖنٛۍ یا گَرِکٮ۪ن وَنہِ نہٕ کِہیٖنٛۍ چَلہِ اےٚ چھِ نہٕ آسان کیٚنٛہہ مطلب گَرِکٮ۪ن چھُ پٮ۪وان ضروٗری وَنُن کہِ یِتھٕ پٲٹھۍ حظ چھِ فون فُٹ مےٚ یا ڈِسپٕلے گٔے ڈِسپٕلے فُٹ ڈِسپٕلے چھِ ترٛاوٕنۍ تہٕ پۅنٛسہٕ چھِ ضروٗرت یوٗتاہ لَگہِ ییٚمِس نِش ترٛاوٕ بہٕ فون تہٕ سُہ چھُ اَصٕل پٲٹھۍ کَران آرجِنَل ڈِسپٕلے چھِ ترٛاوٕنۍ سُہ کَرِ اَصٕل پٲٹھۍ کٲم آرجِنَل ڈِسپٕلے ترٛایہِ مگر اَتھ یِیہِ یوٗت خَرچہِ تُہۍ ؤنِو تُہۍ کیٛاہ چھِو وَنان تیٚلی چھِ گَرِکۍ یِم وَنان ییٚلہِ باسہِ گَرِکٮ۪ن کہِ نا ٹھیٖک چھُ اَصٕل ریٹ تہِ چھِنَس ٹھیٖک ؤنمٕژ ہُتہِ چھُنَس ٹھیٖک ووٚنمُت چلو کیٚنٛہہ چھُ نہٕ پَرواے وَنان تُل نیر اَدٕ کیٛاہ بدلاو مگر سٔروِس سیٚنٛٹَرَن اگر گَژھو تِم چھِ تَتہِ بُزان اَگَر وَنہوکھ یِتھٕ پٲٹھۍ چھِ تِم حقیٖقتَن تِم چھِ کران فون اَصٕل پٲٹھۍ رِیٚپیر فِٹ آیَس منٛز مگر تِم چھِ چارجِز رَٹان واریاہ زیادٕ توتہِ چھِ نہٕ کۄپو مطلب سٲنِس کۄپوٲرِس منٛز چھِ نہٕ توتہِ ییٚتہِ کانٛہہ تٮُ۪تھ سٔروِس سیٚنٛٹَر نہَ چھُ ریٚڈ می یُک نہَ چھُ آی فونُک نہَ چھُ بیٚیہِ کُنیُک توتہِ چھِ پٮ۪وان اَسہِ دوٗر گَژھُن بارہموٗلا سریٖنَگَر سوپور یِمَن یِمَن جایَن کیٛازِکہِ اَسہِ چھُ نہٕ سٲنِس کوٚپوٲرِس منٛز چھِ نہٕ کٕہٕنٛۍ سٔروِس سیٚنٹَر تہِ اَسہِ چھُ پٮ۪وان یِمَن فون والٮ۪ن نِش گژھُن مےٚ یِم میٛٲنۍ دُکانٛدارَن نِش گژھُن فون پَنٕنۍ ٹھیٖک کَرناوٕنۍ کیٛازکہِ اگر گَرِکۍ مطلب وۅنۍ أسۍ کَنسَلٹہٕ مطلب گَرِکٮ۪و منٛز بہٕ مےٚ کُس چھُ کَران کَنسَلٹہٕ گَرِکی بَس تِمو تِمو وَرٲے چھِ نہٕ کَران مےٚ کٕہٕنٛۍ کَنسَلٹہٕ کیٛازِکہِ ییٚلہِ مےٚ گَرِکۍ اگر گَرِکۍ چھِ مےٚ چیٖز اَنان بہٕ چھُس نہٕ تِژھِ پھِر مطلب اگر بہٕ پانہٕ اَنہٕ تہِ توتہِ تِژھِ پھِر چھِ آسان گَرِکٮ۪ن ہُنٛد مَشوَرٕ یِتھٕ پٲٹھۍ کٔرۍ زِ نہٕ پۅنٛسَن ہُتھٕ پٲٹھۍ کٔرۍزِ نہٕ یُس چیٖز ٹھیٖک بٲسے سُہ أنۍ زِ تَوَے چھُس بہٕ رَٹان گَرِکٮ۪ن ہُنٛد مَشوَرٕ بٲے سُنٛد یا ماجہِ ہُنٛد یا گَرَس منٛز یُس زیُٹھ چھُ آسان تٔمۍ سُنٛد مَشوَرٕ چھُ رَٹُن پٮ۪وان کیٛازِکہِ أسۍ چھِ آسان أسۍ تہِ چھِ نہٕ تیٖتۍ قٲبِل کِہیٖنٛۍ کہِ أسۍ کَرو پانہٕ سورُے کیٚنٛہہ باقٕے وَسَلام